السلام علیکُم ٹھیٖک چھِو حظ عابِد صٲب چھِو حظ أسۍ حظ چھِ کھِرمہٕ پٮ۪ٹھ حظ اَسہِ حظ چھِ باغ زٕ ترٛےٚ تہٕ تِمَن چھِنہٕ ژوٗنٛٹھۍ وَسان تِتھ کَنۍ

پَتہٕ حظ نی مےٚ تور حظ نَفر جوراہ تِمو دوٚپ یَتھ نہ سا چھِ کَنچی سیوٚد گٔمٕژ کیٚنہہ تہٕ وۄںۍ بوٗز مےٚ تُہۍ چھِو کَنچی منٛز حظ مٲہِرٕے تہٕ مےٚ دوٚپ تَتہِ تَتہِ دِیِو تُہۍ نَظر اَسہِ حظ کُلٮ۪س زٕ ژور ہَتھ حظ چھِ یِم اَسہِ ٲسۍ وٮ۪رایٹی چھِ اَسہِ اَکھ چھِ اَسہِ رایَل ڈٮ۪لِشَس بیٚیہِ چھِ اَسہِ پٕلین ڈٮ۪لِشَس حظ بیٚیہِ چھِ اَسہِ تٔتی حظ گرِ نِشی باغ یہِ ہاے ڈٮ۪نسِٹی باغ حظ اَلبتہ پٔتِم زٕ ؤری ہٮ۪تھ حظ وٲتۍ اَسہِ یُس حظ یہِ چھُ رایَل ڈٮ۪لِشَس تہٕ پٕلین ڈٮ۪لِشَس یِمَن حظ ٲسۍ بِلکُلٕے ژوٗنٛٹھۍ کَم واریاہ کَم تہٕ پَتہٕ گٔے أسۍ أتی حظ چھِ اَسہِ ہَمساے جوراہ تہٕ مےٚ دوٚپ تِمَن یَتھ کیٛاہ دٔلیٖل چھِ تِمو دوٚپ حظ اَتھ حظ چھِنہٕ کَنچی گٔمٕژ سیوٚد وۄنۍ اوسُس بہٕ دَپان یِہُس کٔرۍوُن یہِ وارٕ کارٕ تُہی تہٕ تُہُنٛد کیٛاہ مَشورٕ چھُ سَر اَتھ منٛز کَر یِیِو تہٕ کیٛاہ یِیِو

تی حظ مےٚ تہِ حظ ٲسۍ بِلکُلہٕ مےٚ تہِ بوٗزۍ حظ تُہٕنٛدۍ تعٲریٖفٕے تہٕ تَوَے موٗجوٗب مِلیو نَمبر مُشکِلنٕے تہٕ اَوَے موٗجوٗب ٲس دَپان یِہُس کٔرِو وارٕ کارٕ تُہی تہٕ أسۍ چھِ وٕچھان برٛونٹھ کُن کیٛاہ رِزَلٹ میلہِ چلو حظ چلو شُکرِیہ